بہٕ ہا چھُس ہیٚلو سلام علیکُم وَرَحمَتہُ اللہ الحمداللہ ٹھیٖک چھِو حظ اَصٕل پانہٕ چھِو حظ ٹھیٖک مَسرور صٲب ٹھیٖک چھِ حظ اَصٕل پٲٹھۍ تۅہہِ چھِو حظ نمبر سون تُہۍ چھِو حظ ٹھیٖک أکہِ دُکانسے اوسُس اَز تہٕ وۅنۍ آوُس گرے حظ تھوڑا کٲمے تتہِ آ تۄہہِ کیٛاہ حظ تۄہہِ ٲسۍوٕ کھٕزر نِنۍ قٕسم حط اَز پانٛژ شےٚ آمتۍ اَز اَز ٲسۍ نا عربہ پٮ۪ٹھ تہِ وٲتۍمٕتۍ زٕ ترٛےٚ قسمہٕ

یہِ اَکھ چیٖز اوسُم اَدٕ تُہۍ یِیِو صُبحَس اَجوا چھِ ٹھیٖک باقٕے قٕسم خوٚشک کھٕزر چھِ ہُم چھِ باقٕے کھٕزر أدٕرۍ کھٕزرۍ آ اَدٕ حظ یِیِو صُبحَس دُکانَس پٮ۪ٹھ تہٕ دِمو نَظراہ پَتہٕ وُچھِو پانے کۭتیاہ چھِ ننۍ صُبحَس حظ ییٖزیٚو تُہۍ تیٚلہِ تۄہہِ چھَو نہَ حظ پَیی دُکان کَتہِ مےٚ کٔرۍزیٚو فون تُہۍ ییٚمہِ گڈِ نیٖرِو گَرِ آ بیٚیہِ چھِوٕ پانہٕ ٹھیٖک زیادٕ یمے ٲسۍ نِوان ییٚتہِ کھٕزر زیادٕ نِوان یم خانٛدرٕ وٲلی یِہُس بچاوٕنۍ نہ اَچھا اَچھا ٹھیٖک ٹھیٖک وۅنۍ حظ ٲسۍ یمے اَسہِ یِمے ٲسۍ اَز تہِ ٲسۍ کَسٹَٕمَر پکان وۅنۍ ٲسۍ یِوان یِمن نکارپانہٕ کھٕزر چھِ ضروٗرت کیٛاہتانۍ پتہٕ اوسُس بہٕ تور تہِ گوٚمُت آ ٹھیٖک حظ چھُ پانہٕ چھِو حظ اَصٕل پٲٹھۍ گَرِ چھِو حظ ٹھیٖک یم چھِ حظ گَرٕکۍ ٹھیٖک کٔژ بجے تیٚلہِ اَچھا اَچھا ٹھیٖک حظ گوٚو تۄہہِ چھَو از پرٛٲنی یِم لِفٹہٕ چھو حظ پنٕنُے ٹھیٖک حظ گوٚو ٹھیٖک

وۅنۍ تھاو حظ اجوا ہے تیٚلہِ کِنہٕ بیٚیہِ کانٛہہ کھٕزر قسما چھِ بہٕ تھاو اَتہِ چھُ نا صُبحٲے رش آسان صُبحٲے آسان تھوڑا زیادے پَہمَتھ حظ رش تَوے چلو ٹھیٖک حظ چھُ تُلہۍ وٲتِو تیٚلہِ صُبحٲے

تُہۍ ییٖزیٚو دَہ کاہ بجے ہیٚوٗ اَز چھَنا تۭرے آسان أسۍ چھِ کھُلان لیٹے پہن دُوکان چلو ٹھیٖک ٹھیٖک حظ چھُ حظ او کے